ہیٚلو اَلسلامُ علیکُم وعلیکُم السلام کٕم حظ چھُو آ بہٕ چھیٚس زاہدہ جی آچھا مگر اَزٔے چھَنہٕ سیٚکھٕے کیٚنٛہہ آز کَتہِ بَنی ژےٚ سیٚکھ آز چھُ نا اَتھ آب واریاہ آز چھِنہٕ ہیٚکان اَتہِ چھِنہٕ ہیٚکان سیٚکھ آز کھٲلتھٕے کر چھُو تۄہہِ ضروٗرت آزٕے چھُو تۄہہِ ضروٗرت کِنہٕ کیٚنٛہہ دۄہ ٹھہرِتھ چھُو ضروٗرت نَہ جلدی بَنہٕ نہِ مےٚ نِش جلدی ہیٚکہِ نہٕ بٔنِتھ کیٚنٛہہ أسۍ ہیٚکو دیٛاونٲیِتھ اسہِ چھَنہٕ آز سیٚکھ کِہیٖنۍ پرٛانہِ منٛز نہٕ اسہِ ٹوٹٕلی تہِ وۄنۍ منٛگوٚو أسۍ کانٛسہِ مگر یَتھ چھِ ریٹ آز واریاہ زیادٕ پَنٛداہ ساس رۄپیہِ گژھان سیل سیٚکہِ گٲڑۍ تہٕ أسۍ ہیٚکو نہٕ یِتھ کٔنۍ پانہٕ دِتھ وۄنۍ گوٚو ییٚمِس مےٚ ہیٚنۍ چھِ مےٚ چھُ تٔمِس زارٕ پار کَرُن تٔمِس چھِ مےٚ زیادٔے پہَنس منٛگُن کیٛازِکہِ سُہ دی نہٕ اتھ ریٹَس پٮ۪ٹھ کیٚنٛہہ یہِ چھِ مےٚ بیٚیہِ کٲنٛسہِ مےٚ اگر آسہِ ہے ییٚتیٚن تہٕ بہٕ دِمہٕ ہاو تۄہہِ پنٛدہَن ساسَن مگر سُہ منٛگہِ مےٚ پتہٕ زیادٔے پَہَنس ریٹ تَمہِ موٗجوٗب چھُ سُہ مےٚ نِش سیٚکھ کِہیٖنۍ تہِ نَہ حظ مےٚ تہِ چھُ کانٛسہِ زارٕ پار کَرُن مےٚ ما چھِ پانَس یہِ گھرِ اگر مےٚ پَنٕنۍ آسہِ ہے کیٚنٛہہ پرٛٲنی وٲنی تہٕ بہٕ دِمہٕ ہا مےٚ تہِ چھُ کٲنٛسہِ منٛگُن مےٚ چھُ کٲنٛسہِ زارٕپار کَرُن مےٚ چھُ دۄہ پھٕٹراوُن اَتھ خٲطرٕ پَتہٕ چھُ مےٚ أمۍ سُنٛد گھرٕ گژھُن گۄڈٕ چھُ مےٚ فون کَرُن یہِ میلیٛاہ مےٚ آتیٚن یہِ میلہِ تہٕ اَدٕ ہیٚکہٕ بہٕ أمِس منٛگِتھ تہٕ أمِس چھُ زارٕپار کَرُن تَمہِ موٗجوٗب ما منٛگہِ یہِ ریٹ ژٔرٕے پہنَس تہٕ تَؤے چھیٚس بہٕ وَنان یہِ نَہ حظ تُہۍ وُچھو بیٚیہِ کُنہِ جایہِ مارکیٚٹَس منٛز ریٹ کیٛاہ میلہِ تۄہہِ اورٕ بیٚیہِ سیٚکہِ والیٚن نِش تہٕ تٔمے حِساب پَکوٚو أسۍ تہِ وۄنۍ گوٚو أسۍ چھِ کٕنان گھرِ پننہِ پَنٛداہ ساس رۄپیہِ سیٚکہِ گٲڑۍ پَتہٕ چھِ مزوٗر تہِ کھالوٕنۍ تہِ بھرٕنۍ تہِ ہورٕ چھِ ناو ہوٚتہِ چھِ آبہٕ سیٚنٛد آز آز چھِنہٕ ہیٚکان أسۍ یِتھ کٲٹھۍ ناو ترٛٲیِتھ سیٚنٛدِ منٛز کیٚنٛہہ زٲوِج چھُو ضروٗرت کِنہٕ ویٚٹھ سیٚکھ چھو ضروٗرت مگر زٲوِج گژھوٕ زیادٔے درٛوٚجۍ شُراہ سداہ ساس رۄپیہِ تہِ ما گژھہِ گٲڑۍ سۄ چھَ نا یِمن مٔزوٗرَن گژھان عذاب تَتھ کھالنَس منٛز سۄ چھِ پیٚوان چھانٕنۍ تہِ واریاہ زیادٕ تٔمے حِساب تہٕ تؤے چھیٚس بہٕ ونان تَتھ ما گژھہِ شُراہ سداہ ساس بہٕ دِمہو تۄہہِ سیٚکہِ وٲلۍ سُنٛد نمبرٕے سیٚکہِ وٲلۍ کوٚر مےٚ یہِ تٔمسٕے سُے دِیو تۄہہِ مگر ریٹ چھو درٛوٚجٕے پہَنس مےٚ ووٚنوٕ تۄہہِ گۄڈٕنیٚتھٕے اگر مےٚ آسہِ ہے تہٕ بہٕ دِمہٕ ہاو ٲش کٔرِتھ پنٛداہ ساس تانۍ مگر یہِ چھِ زٲوِج سیٚکھ بیٚیہِ چھِ یہِ بیٚیہِ کٲنٛسہِ منٛگٕنۍ تہٕ تٔمے موٗجوٗب ہیٚکہٕ نہٕ بہٕ کِہیٖنۍ تہِ ؤنِتھ شُراہ ساس رۄپیہِ چھِ اہن حظ بہٕ تہِ کیٛاہ ہیٚکہ کٔرِتھ مےٚ تہِ ما بہٕ تہِ کیٛاہ ہیٚکہ کٔرِتھ مےٚ ما چھِ گھرِ مےٚ تہِ چھِ ٲں یہِ کَرٕنۍ تٔمِس زارٕ پَار بیٚیہِ چھِ یہِ زٔٲوِج سیٚکھ ساروٕے کھۄتہٕ زیادٕ زٲوِج سیٚکھ اَتھ منٛز چھِ واریاہ مزوٗرۍ لَگان اَتھ منٛز چھِ واریاہ محنت لَگان چلو کیٚنٛہہ چھُنہٕ وونۍ وُچھو تُہۍ دِیو یہِ ایٚڈرَس کتیٚن چھُو تُہۍ روزان تہٕ کیٚنٛہہ پرواے چھُنہٕ تہٕ أسۍ تُہۍ کٔرۍ زیٛو مےٚ کال کٔرۍ زیٛو مےٚ تُہۍ تُہۍ کٔرۍ زیٛو مے پگاہ کال تہٕ بہٕ وَنو تۄہہِ یہِ کوٚت واتناوو أسۍ یہِ سیٚکہِ گٲڑۍ چلو چلو کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ تہٕ وۅنۍ بیٚیہِ اَتھ مُزوٗر وُزوٗر یِمَن دی زیٛو چایا وایا اَتہِ کیٛازکہِ تۄہہِ چھو پَیی آز چھِ مزوٗر ٲں چھُ گَرم تہِ واریاہ زیادٕ چلو ٹھیٖک چھُ اَدٕ کہِ اَدٕ کہِ بِہیٚو خۄدایَس حوالہٕ